یُس زَن کھیلو منٛز ساروی کھۄتہٕ بہتریٖن کھیل یُس زَن مےٚ پسنٛد چھُ سُہ گوٚو کِرکٮ۪ٹ یہِ چھُ مےٚ اَمہِ کِنۍ پَسنٛد تِکیٛازِ یہِ چھُ دُنیاہَس منٛز ساروی کھۄتہٕ زیادٕ گِنٛدنہٕ یِوان تہٕ اَمہِ علاوٕے چھُس بہٕ گِنٛدان تہِ یہِ کَم زیادٕ تہِ زیادٕ تَر چھُس بہٕ وٕچھان یہِ ٹیلے وِجنَس پٮ۪ٹھ